پانٛژھ ہمساین ہُنٛد ناو چھُ مےٚ یاد یِم مےٚ سۭتۍ واریاہ قریٖب چھِ بیٚیہِ چھِ ہمساے تتھ منٛز چھِ مےٚ گۄڈٕنٮ۪تھ پنٕنۍ ہمساے یِم ییٚمہِ سایڈٕ چھِ اسہِ پٔتمہِ اَندٕ تَتھ منٛز چھِ حبیب اللہ میٖر محمد اکبر میٖر قبلٕکۍ سایڈس چھِ اسہِ یِم ییٚمہِ سایڈٕ اختاب لوسان چھِ عاشق حُسین میٖر نظیٖر احمد لون تہٕ ییٚمہِ سایڈٕ چھِ اسہِ کھو ییٚمہِ سایڈٕ کھوورِ سایڈٕ جَمال احمد ڈار تہٕ بیٚیہِ چھُ اَسہِ محمد امیٖن لون تہٕ غُلام محمد توٚترے